کٲشِر زَبان یُس چھِ سُہ چھِ واریاہ زیادٕ مٔدٕر زَبان تہٕ خۄشوٕنۍ زَبان أزۍ کِس زَمانَس منٛز چھِ زیادٕ یِم نٔے نٔے جَن نٔے نٔے پُے چھِ یِوان یِم چھِ یا تہِ اِنٛگلِش زیادٕ کَران یا تہِ اُردو زیادٕ کَران کٲشرِس کُن چھِنہٕ یِم زیادٕ دھیٛان تھاوان کِہیٖنۍ یُس مطلب أزیُک کٲشُر شُر چھِ تٔمِس چھِ تَگان کٲشُر تٔمِس چھِنہٕ تَگان کٲشُر کَرُن کیٚنٛہہ سُہ چھُ صرف اُردو بیٚیہِ اِنٛگلِش کَران تٔمِس چھِ واریاہ مُشکِلات گژھان ییٚلہِ تٔمِس یورٕ پَنُن پرٛون نایہِ بٔڈبَب چھِ کَتھ کَران تَس چھِنہٕ سَمٕج یِوان یِم کیٛاہ چھِ وَنان تہٕ یُس تِمَن ہُنٛد نایہِ بٕڈبَب چھِ آسان تِمَن چھِنہٕ سَمٕج یِوان کہِ شُر کیٛاہ چھِ وَنان یُس ییٚتہِ واریاہ زیادٕ مُصیٖبت آو یہِ موبایلو پٮ۪ٹھ چھِ یِم ہیٚچھان اِنٛگلِش کَرُن اُردو کَرُن تہٕ کٲشُر لوٚگ یِمَن پَتھ پَتھ سکوٗلَن منٛز ٲسۍ برٛونٛٹھ پَرناوان کٲشُر تہٕ آز چھِنہٕ تَتہِ تہِ کٲشُر پَرناوان کِہیٖنۍ یُس واریاہ زیادٕ مُشکِل گوٚو أزۍ کہِ پُے خٲطرٕ کٕم روٗدۍ کٲشِر زبانہِ نِش بےٚ خَبر تہٕ دوٗر وَنۍ پَزَن گَرِکٮ۪ن مٲلِس ماجہِ تہٕ گَرِکٮ۪ن یِمن کٲشرِس سۭتۍ برابر زان تھاوٕنۍ یُتھ نہٕ سٲنۍ کٲشٕر زبان پَتھ گژھِ کیٚنٛہہ